پانٛژھ نمبر اَکہِ پٮ۪ٹھٕ دَہو پٮ۪ٹھٕ دَہَن لَچھَن تانۍ چھِ دَہ ساس پنٛژاہ ساس لَچھ زٕ ترٕٛہ رۄپیہِ ژَتجی رۅپیہِ پَنٛژاہ رۅپیہِ پانٛژھ ہَتھ پانٛژھ لَچھ پٕنٛژٕ ساس ترٕٛہ ساس ژَتجی ساس